اگر أسۍ کتھ کرو پنٕنؠن ہسپَتالَن ہٕنٛز یِم أنٛدۍ پٔکۍ سٲنِس کۄلگٲمۍ ڈِسٹرکَس منٛز چھِ یتھ منٛز ڈِسٹرک ہوسپِٹل کُلگام چھُ تَتہِ چھِ یِم ٹوٗلٕز چھِ پرٛیزنٛٹ چھِ ایٚکٕسرے مِشیٖن چھِ تَتہِ سٹی سِکین چھِ مگر ایم آر آی سکین یا پیٹ سکین یا باقٕے یِم مِشیٖن چھِ تٔمۍ چھےٚ نہٕ تتہِ اؠویلیبٕل کینٛہہ تمہِ کِنۍ کیٛاہ چھُ اسہِ پؠوان گژھُن اسہِ چھُ پؠوان بیِس ڈِسٹرک کِس ہوسپِٹلس گژھُن فار ایٚگزامپٕل اننت ناگ ڈسٹرک کِس ہوسپِٹلس چھُ اَسہِ پؠون گژھُن امہِ مٔزیٖد یا چھُ اسہِ پؠوان سری نگر گژھُن اَسہِ چھُنہٕ سُہ ٹریٖٹمینٹ یا تٔمۍ ٹؠسٹہٕ چھِنہٕ ہؠکان ییٚتہِ گٔژھِتھ کینٛہہ فار ایگ اَگر أسۍ کتھ کرو سِٹی سِکین یہِ پیٹ سکین چھُ ایم آر آی چھُ امہِ کِنۍ چھُ اَسہِ پؠوان گژھُن شہرِ شہرِ سری نگر وَسُن شہری سری نگرکِس سِکمٕز ہوسپِٹلس منٛز یا بیٚیِس کُنہِ ہوسپِٹلس منٛز ییٚتہِ سٲنِس ڈسٹرکس منٛز چھِ لۄکٔٹۍ لۄکٔٹۍ ٹیسٹہٕ گژھان یا ٹیسٹہٕ بٕلَڈ پریشَر چھُ گژھان یوٗریٖن ٹؠسٹہٕ چھُ گژھان یا تھایرایِڈ ٹیسٹہٕ چھُ گژھان یِم ٹؠسٹہٕ چھِ پؠوان بٔڑۍ بٔڑۍ ٹؠسٹہٕ خٲطرٕ چھُ اَسہِ پؠوان سری نگر گژھُن